ہیٚلو اسلام علیکُم اَچھا ٹھیٖک چھُو حظ اَہَن حظ ٹھیٖک پٲٹھۍ اَچھا تۄہہِ کیٛاہ حظ کوٚروٕ أمۍ یہِ اَتھ زٔمیٖن ٲس نہٕ حظ یِم چیٖز ویٖز کیٛاہتانۍ آ برٛیٚش کٹَر نہَ درٛوت چھِ اَچھا آ برٛش کَٹَر تہِ چھِ اَچھا اَچھا اَچھا اَچھا آ وٲر تہِ چھِ صاف کَرٕنۍ آ بیٖلچہِ تہِ چھِ ٹۄنٛگُر تہِ چھِ خٲنۍ تہِ چھِ تہٕ بیٚیہ سُہ آ کھاد ییٚمہِ سٍتۍ سُہ پھِران چھِ زٔمیٖن سُہ تہِ چھُس تَمیُک سُہ سامان کھٲنۍ چھِ بٔڈ اَکھ لَکٕٹۍ اَکھ نہَ سُہ ہیٛوٗ چھُس نہٕ کیٚنٛہہ نہَ سُہ چھُنہٕ کیٚنٛہہ آ بیٚیہِ چھِ بیٚیہِ چھِ امیُک پو پوشہِ کُلٮ۪ن کَڈُن گاسہٕ آ سُہ اَنناوو سُہ ٹۅنٛگُر اَنناوٕ بہٕ کَٹَر چھُ سُہ

آ آ نہَ تیزٕے چھِ ہیٚر چھِ ٹوٗل چھِ آ زٕ ترٛےٚ فُٹ چھِ آ آ بیٚیہِ ہُو چھُ چھُک سُہ مِشیٖن سُہ مِشیٖن ییٚمہِ سۭتۍ سُہ چھُک ہیٛوٗ سُہ دوا پٲشی کَران چھِ آ دَوا پٲشی تہِ چھِ کَرٕنۍ اَدٕ سا آ چھُک مِشیٖن چھِ اَکھ چھِ سُہ بٔڈ بیٛاکھ چھُ سُہ بٔڈ چھُک دار سُہ مِشیٖن بیٛاکھ چھُ سُہ ہینٛڈَل دار آ سۄ تہِ آ سُہ چھِ سُہ چھِ ژےٚ کَر چھُے ٹایم اَدٕ صُبحَس پٮ۪ٹھ یہِ اَدٕ سا اَسلامُ علیکُم